ہیٚلو السَلام علیکُم تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُو حظ سیفران چھُو حظ کٕنان تُہی اسہِ حظ اوس ضرورت مَگر گژھہِ آسُن صاف پَہنتھ حظ پِور تُہۍ چھُو حظ مارکیٚٹس منٛز تراوان اہن حظ صاف حظ گژھہِ مےٚ پِور گژھہِ مےٚ أسۍ کر حظ یِمو اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ السَلام علیکُم